السلامُ علیکُم آ ٹھیک چھو حظ اہن حظ بہٕ تہِ چھُس ٹھیک تۄہہِ اوسوٕ یہِ فوٚڑ سوزُن ہہ آ اَمی ریسٹورَنٹ پٮ۪ٹھ اوس آمُت اہن حظ یُس مےٚ آرڈر اوس کورمُت اہن حظ پِزا اوس مےٚ کورمُت آرڈر اہن حظ سُہ ووت یور مےٚ دوٛپ بہٕ دِمو تۄہہِ تھوڑا فیڑ بیک اہن حظ مےٚ یُس یہِ پِزا اوس آرڈر کوٚرمُت ییٚمۍ یہِ اوٚن یہِ چھِ فِٹ پیکِنگ ویکِنگ چھِ اَتھ فِٹ کٔرتھ اصل پٲٹھۍ کٔرِتھ پیکِنگ ویکِنگ مگر ییٚلہِ مےٚ یہِ کھوٗل اَتھ اوس ڈَبہٕ وِبہٕ ٹھیک ییٚلہِ مےٚ یہِ کھوٗل اَتھ اوس تھوڑا مُشُک یوان اَتھ اوس یہِ اوس شاید تھوڑا ڈوٚلمُت اہن حظ بِضٲتی چھُنہٕ حظ گَرم اَمی سۭتۍ مگر اَکھ چیز اوسو تۄہہِ اَتھ زیادٕ ترومُت سُہ گو گَنڈٕ اہن حظ گَنڈٕ ٲسِو تۄہہِ اتھ زیادٕ ترٲیمٕتۍ تٔمۍ ڈول اَتھ مَزٕ سورٕے سَر بہٕ چھُس ہیٚکان یژھان یہِ واپس سوزُن تُہۍ چھُ بہٕ أمِس ڈِیٚلِؤری بایس ہیٚکہٕ حظ بہٕ کال کٔرِتھ کِہیٖنۍ چھُنہٕ وۄں سَہلی چھُ چلو ٹھیک اَز نِباوو دوبارٕ گَژھنہٕ گَژُھن کیٚنٛہہ چلو چلو ٹھیک چھُ ما ہیٚیو ٹینشن بہٕ وَننہٕ کٲنسے یہِ روزِ رازٕے بہٕ وَنہٕ اصلٕے باقٮ۪ن سٲری گَژھن امے ریسٹورَنٹ پٮ۪ٹھ انٕنۍ اچھا دوبارٕ تھٲزیو خیال گَنڈٕ وَنڈٕ گَژھن نہٕ زیادٕ گَژھنۍ کیٚنٛہہ اَدٕ کیاہ بیٚیہِ بیٚیہِ گَژھہِ تھوڑا جلدی واتُن یہِ چھُ لیٹ یِوان واریاہ لیٹ چھُ یِوان یہِ اہن حظ اہن حظ بیٚیہِ یُس مےٚ اَتھ سۭتۍ بِریانی ٲس نہٕ حظ آرڈر کٔرمٕژ سۄ ٲس زبردس تَتھ لوٚگ مَزٕ کھیٚنس تَتھ تَتھ کٔرِکھ تعاریف تَتھ مَتے ٲٹھ نَفر